اَلسلام علیکُم وعلے اسلام علیکُم وعلیکم اسلام آ تُہۍ چھُو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ چھُوٕ آ تُہۍ چھُو تُہۍ چھُو چِلیٖز پٮ۪ٹھ چِلیٖز رٮ۪سٹورنٛٹ پٮ۪ٹھ آ بالکُل اَسہِ اوس اَسہِ حظ چھُ آرڈَر پٕلیس کوٚرمُت تۄہہِ اَسہِ چھُ راتھ آرڈَر کوٚرمُت پٕلیس تۄہہِ حظ اَسہِ ٲس تہٕ پیٖزا دَہ کٔرۍمٕتۍ آرڈَر تہٕ بیٚیہِ ہسا چپاتیٖز دَہ تہٕ نان دَہ تہٕ یہِ چھُ تقریٖباً دۄیہِ بَجہِ حٕظ تھٔومٕژ اَسہِ اَمیُک یہِ رِپوٹِنٛگ تہٕ اَسہِ چھُ عرض حظ وٕنۍکٮ۪س چوٗنٛکہِ اَسہِ ٲس مہمانَن ہٕنٛز تعداد اوس اَسہِ فِکسٕڈ تہٕ مگر یِم چھِ یِمو کوٚر اَسہِ وٕنۍکٮ۪س کال دوٚپُکھ أسۍ ہَسا یِمو وُہ نَفر تہٕ تَمہِ خٲطرٕ کٔرِو تُہۍ پٕلیٖز تُہۍ کٔرِو اَتہِ حظ مہربٲنی کٔرِتھ یِم زَن اَسہِ پیٖزا دَہ ٲسۍ آرڈر کٔرۍمٕتۍ تُہۍ کٔرِو یِم وُہ پیٖس حظ آ بالکُل حظ وُہ تہٕ بیٚیہِ چَپاتیٖز تہِ کٔرِو تُہۍ وُہ تہٕ نان تہِ کٔرِو تُہۍ وُہ اَتھ نہ اَسہِ چھُ بِلکُلٕے ضوٚرتھ کیٚنٛہہ چھُنہٕ وٕنہِ چھُو تۄہہِ ٹایِم دۄن بَج تام لَگان چھُ وۄنۍ تۄہہِ زٕ ترٛےٚ گنٛٹہٕ دۄن ترٛٮ۪ن گَنٹَن منٛز گژھِ ییٖژاہن اٮ۪رینٛج آ تُہۍ ہیٚکِو اگر نہٕ تُہۍ اَتہِ نَفری چھُو تُہۍ ہیٚکِو بیٚیہِ کٲنٛسہِ تہِ ہٮ۪تھ تہٕ أسۍ کَرو سُہ مٮ۪نیج آ بِلکُل آ زٕ بجے کٔرِو تُہۍ پٕلیس آرڈَر اَسہِ کانٹِٹی چھو تۄہہِ پَتہ تی حظ تہٕ رٮ۪زِڈنٕس چھو تۄہہِ پَتہ کَتٮ۪ن چھُ اَنُن مےٚ چھُ اَنُن بالکُل چھُ اَنُن یہِ خانیار حظ خانیار پُلیٖس سِٹیشنَس برٛونٛہہ کَنہِ چھُو تۄہہِ کَرُن آرڈَر مےٚ چھُ راتھٕے کوٚرمُت وَٹسَپ آ اٮ۪ڈوانٕس چھُ مےٚ دیُتمُت حظ بالکُل آ مگر اَتھ یُس زَن اٮ۪کٕسٹرٛا چھُنا اَمیُک پیمٮ۪نٛٹ تہِ کَرو بہٕ تۄہہِ وٕنی ٹھیٖک چھا تہٕ پٕلیٖز اَسہِ چھُ مہمانَن ہِنٛز تِم آسَن تِم یِن تہٕ اَسہِ گژھِ نہٕ کانٛہہ تہِ پرٛابلِم گَژھٕنۍ یہِ چھُ واریاہ اِمپاٹنٛٹ اوکیجَن اَسہِ آ بِلکُل آ بالکُل پیٖزا وُہ نان وُہ تہٕ بیٚیہِ چپاتیٖز وُہ گژھن اَسہِ بَٹَر تہِ تھٲیزیو اَتھ اَکھ اٮ۪کٕسٹرٛا سۭتۍ تَمیُک تہِ کَرو بہٕ پے آ بالکُل حظ بالکُل نہ دَراصل اوس اَسہِ ییٚتہِ تہِ اویلیبٕل اَسہِ چھُ ییٚتہِ خانیارس أنٛدۍ پٔٹھۍ واریاہ مگر بہٕ چھُس پانہٕ وِزِٹ کوٚرمُت تُہنٛدِس رٮ۪سٹورَنٹَس پٮ۪ٹھ اَتہِ چھُ مےٚ واریاہ ٹیسٹی باسیومُت تہٕ تَمہِ موٗجوٗب بیٚیہِ چھُ مےٚ چٲنِس برادَرَس سۭتۍ اَصٕل تَمہِ سۭتۍ چھُ مےٚ اَصٕل ہَے ہٮ۪لو تہٕ تٔمِس سۭتۍ کَرٕ بہٕ پَتہٕ پانَے تہِ ڈِسکاوُنٛٹ کیٛاہ کَرِ مےٚ سُہ کیٛاہ نہٕ کَرِ بہٕ کَرٕ تۄہہِ پَنٕنۍ ہَن پے یہِ تۄہہِ واتہِ بِل مےٚ پے کر دوٗنٛگا آد سا ٹھیٖک مگر شور بیٹا آ چلو اَسلام علیکُم